یُس ٹٮ۪کنالجی آیہِ تٔمۍ کٔرۍ ڈِف وارِیَہَن واریاہو طٔریٖقو کٔرۍ تٔمۍ یِمَن یِم جاب وٲلۍ ٲسۍ تِمَن کٔر تٔمۍ واریاہ حِسابو مَدد تہٕ کیٛازِکہِ ییٚمہِ حِساب کٔرنَکھ کہِ کٲنٛسہِ اوس پیٚوان گژھُن نٮ۪بَر کانٛہہ چیٖز کَرنہِ سُہ ہیٚکہِ وَنہِ گَرے کٔرِتھ بیٚیہِ اوس زیادٕ پونٛسہٕ تہِ اوس نہٕ لَگان کِہیٖنۍ بیٚیہِ اوس کٲم اَتھ یُس اَسہِ نٮ۪برٕ کَرٕہَو دۄن گٲنٛٹَن منٛز ترٛٮ۪ن گٲنٛٹَن منٛز سُہ ٲسۍ اَسہِ گَرِ گژھن مِنٹَن پانٛژَن منٛز یہِ ٹٮ۪کنالجی یُک اوس یہِ تہِ فٲیِدٕ کہِ سۄ ٲسۍ گژھان اَسہِ واریاہَس کَم ٹایمَس منٛز بیٚیہِ یہِ ییٖژاہ اَسہِ اِنفارمیشَن ٲس ضروٗرَت تَمہِ کھۄتہٕ زیادٕ اوس سُہ دِوان بیٚیہِ یِم ٹٮ۪کنِکَل یِم ڈِگریٖز چھِ لایِک ویٚب سٔرچِنٛگ ویٚب ڈِزایِن چھِ کَمپیوٗٹَر ساینس چھِ اِنفارمیشَن ٹٮ۪کنالجی چھِ یِمَے یِمَے ڈِگریٖز چھِ یِم اَز سٹوٗڈَنٛٹ چھِ پرٛفَر کَران أسۍ کَرو اَز یِمَے